ہیٚلو اسلام علیکُم میم میم تُہُنٛد یُس یہِ کیکُک آرڈر چھُ یہِ چھُ تَیار اَہَن حظ آ اَہَن حظ یہِ کوٚت چھُ واتناوُن تۄہہِ چھُو کَڈُن ساڑ تُرٛواہ شَتھ اَہَن حظ آ یہِ چھُ بَٹَر سُکاچ حظ بَنومُت تۄہہِ وَنیوٕ زٕ چاکلیٹ کیک تہٕ بَٹَر سُکاچ نہَ نہَ میم سُہ چھُ ووٚنوٕ نہٕ تۄہہِ کِہیٖنٛۍ تۄہہِ اوسوٕ ہُمیُک آرڈَر دیُتمُت سُہ اوس اَسہِ لیٚکھِتھ وغیرہ کاپی پٮ۪ٹھ أسۍ چھِ تھاوان اَدٕ میم سُہ کُس فُلیوَر چھُو تُہۍ بَناوُن اَدٕ کیٚنٛہہ چھُنہٕ أکہِ سُہ تہِ گژھِ تَیار تہٕ تۄہہِ کَر چھُو ضروٗرت تۄہہِ چھُو یُس یہِ اَکھ کیک چھُ یہِ چھُ گوٚمُت مطلب ریٚڈی اَدٕ میم میم کیٚنٛہہ چھُنہٕ أسۍ ہیٚکو ڈیٚلِوَر کٔرِتھ تُہٕنٛزِ جایہِ پٮ۪ٹھ تُہۍ ؤنِو ایٚڈرَس وغیرہ ٹھیٖک ٹھیٖک چھُ تہٕ یِتھُے سُہ بیٛاکھ ریڈی گژھِ تہٕ بہٕ کَرہو تۄہہِ فون ییٚتھۍ نمبرَس چھُو تۄہہِ فون کَرُن میٚم اَدٕ میم ٹھیٖک چھُ ٹھیٖک چھُ تہٕ بیٚیہِ ہاں ہاں کولڈرٕنٛک وغیرہ چھِ اَدٕ ٹھیٖک چھُ میٚم تۄہہِ چھُو پیمینٛٹ گۄڈے کَرٕنۍ آے میم ٹھیٖک ٹھیٖک چھُ میم ٹھیٖک چھُ کوئی بات نہیٖں تہٕ أسۍ کیٛاہ یُتھُے یہِ بیٛاکھ تہِ گژھِ نا ساڑَن نَوَن تام آلموسٹ نَوَن تام گژھِ تَیار چلو میم تھینکیوٗ سو مَچ اَسلام